پہاڑ چھِ ہر کٲنٛسہِ انسانس خۄش لگان مگر یُس میون فیورٹ پہاڑ چھُ سُہ چھُ ماونٹ ایوریسٹ مےٚ چھُ شوق کہِ زندگی منٛز گژھس بہٕ اکہِ لٹہِ کھژٕنۍ سُہ وٕچھُن سُہ چھُ مےٚ فیورٹ ماوٹینو منٛز یِوان اکھ ماوٹین فاریسٹٕز تہِ چھِ مےٚ خۄش لگان ییٚلہِ انسان جنگلن کُن چھُ نظر ترٛاوان یہِ سکوٗن ہیوٗ چھُ یِوان ییٚتہِ چھ سٲنِس ایریاہس منٛز دمحال ہانٛجی پورا اکھ فاریسٹ رینج سُہ چھُ مےٚ ساروے کھۄتہٕ پسنٛد تِکیٛازِ تتھ منٛز چھِ تیٖتیاہ رید دیودار کُلۍ چھِ تیٖتیاہ تیٖتیاہ بٔڑۍ چھِ تِم تِمن کُن ییٚلہِ وٕچھان چھُ انسان سکوٗن چھُ یِوان صاف ہوا چھ یِوان تپٲرۍ چھِ سۄ کۄل وسان تورٕ چھُ واریاہ خۄش گژھان انسان کہِ دپان چھُ انسان کاش مےٚ ییٚتی آسُن گرٕ بہٕ بیہمہٕ ہا ییٚتی بیٚیہِ چھِ یِم سنو ماوٹینز یِم تہِ چھِ مےٚ خۄش لگان ییٚلہِ انسان چھُ یِمن کُن نظر ترٛاوان برٕ سکوٗن چھِ یِوان دپان چھِ کاش پانہ مےٚ یِمن پٮ۪ٹھ اکہِ لٹہِ گژھٕنۍ زندگی منٛز یِم چھِ مےٚ واریاہ پسنٛد لگان